سٲنِس ایریاہَس منٛز چھِ اَکھ بوٚڑ دٔریاو ییٚتہِ جہلِم چھِ وَنان تَتہِ چھِ لَگ بَگ لَگ بَگ ہَر کانٛہہ گاڈ یِوان لَبنہٕ یا اَسہِ چھِ ییٚتہِ یِمہٕ فارَم فِش فارَم تہِ یا یِمَن أسۍ وَنان چھِ گاڈٕ فارَم تَتہِ چھِ أسۍ ہٮ۪کان گاڈٕ أنِتھ وارِیاہ چھِ ییٚتہِ چھِ أسۍ نَزدیٖک مامرٕ یا مانَسبَل چھُ بیٛاکھ وارِیاہ گاڈٕ چھِ لایِک چھِ اَکھ چھِ ٹرٛوٹ آسان بیٛاکھ چھِ پَنجٲبۍ آسان بیٚیہِ چھِ کٲشِر آسان بیٚیہِ چھِ پٲرِم آسان یِم چھِ کیٚنٛہہ گاڈٕ یِم أسۍ سٲنِس ایریاہَس منٛز لَبنہٕ چھِ یِوان تہٕ اِہِنٛز ریٹھ تہِ چھِ مختلف آسان یِتھ پٲٹھۍ زَن وٕچھو کٲشِر یُس گاڈ چھِ سُہ چھِ گژھان ترٛےٚ ہَتھ رۄپیہِ کِلوٗ یُس پَنجٲبۍ چھِ سُہ ساڑ ژور ہَتھ رۄپیہِ کِلوٗ گژھان باقٕے یہِ ٹروٹ یُس چھُ سُہ چھُ آسان تَتھ چھِنہٕ أجہِ آسن یہِ تٔمِس گاڑِ سُہ چھُ پانٛژھ ہَتھ رۄپیَس اَسہِ کِلوٗ یہِ دِوان بیٚیہِ چھِ باقٕے قٕسم چھِ گاڈٕ یِوان لَبنہٕ روٗہوٗ چھِ ییٚتہِ لیٚبیا چھِ ییٚتہِ یِم چھِ کیٚنٛہہ گاڈٕ قٕسٕم یِم چھِ سٲنِس ہاے ڈِمانٛڈ چھِ یِمَن یِمَن چھِ وٕنکٮ۪س ڈِمانٛڈ تہِ وول تہِ اگر وٕنکٮ۪نَس گاڈٕ وول یَپٲرۍ کُنہِ گامَس منٛز دَہَن مِنٹَن منٛز گٔژھۍ تٔمِس گاڈٕ بٲٹی خٲل